اَسَلامُ علیکُم ہے اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک ہے تُہۍ چھُو حظ یہِ ٹورنامٮ۪نٛٹ آرگَنایزر کۄلگامہِ پٮ۪ٹھ ہے اَسہِ حظ اوس ٹیٖم اکھ اَسہِ اوس یہِ اَتہِ یَتھ ٹورنامٮ۪نٛٹَس منٛز شِرکَت کَرٕنۍ نا اَسہِ حظ چھِ یہِ مایٹی چَلَینٛجٲرٕز بوز گامہِ پٮ۪ٹھ یہِ ٹیٖم اَسہِ ؤنۍ تَو حظ یَتھ کیٛاہ کٕس خٲنِیَا چھِ یہِ اَسہِ کیٛاہ کیٛاہ چھُ کَرُن کیٛاہ فارمَلٹِی چھَ اَتہِ

پانٛژھ ساس اچھا

ہے مےٚ ؤنۍ تو تُہۍ یہِ چھا ناک آوُٹ ٹورنامٮ۪نٛٹ کِنہٕ یہِ چھُ زیوٗٹھ پَہم اَتھ چھِ ہٮ۪کو مَیچ زٕ ژور گِنٛدِتھ اَدٕ تیٚلہِ حظ چھُ مےٚ باسان فیٖس زیادٕ اَتھ اورٕ یُن تہٕ یورٕ گژھُن واپَس

اچھا سُہ ؤنۍ تَو مےٚ سِٹیڈیَم چھِ اَصلٕے کِنہٕ یہِ چھِ یِہے ٹھیٖک چھا سِٹیڈیَم چھا ٹھیٖک اچھا مےٚ ؤنۍ تو وۅنۍ ٹیٖم کۭتیٛاہ چھِ اَتھ ٹوٹَل یِم تۄہہِ اَتھ لِمِٹ چھِو تھومُت ٹیٖمن تِم کۭتیٛاہ چھِ ژُہٲٹھ ٹیٖم یہِ کَر پٮ۪ٹھ گژھِ سِٹاٹ ٹورنامٮ۪نٛٹ

ٹھیٖک یِتھ پٲٹھۍ کَر گژھِ ٹورنامٮ۪نٛٹ سِٹاٹ ٹورنامٮ۪نٛٹ کَر گژھِ یِتھ کٔنۍ سِٹاٹ

مۄکلہِ کوٚتامَتھ یہِ مطلب یہِ مۄکلہِ یا أکِس رٮ۪تَس منٛز یہِ کٔرِتھ مۄکلہِ یا دۄن رٮ۪تَن منٛز اچھا یہِ کٔژ کٔژ اوٚوَر چھُو حظ تُہۍ گِنٛدناوان یہِ ٹورنامٮ۪نٛٹ اچھا اچھا اچھا بیٚیہِ چھا کیٚنٛہہ اَمہِ بغٲر اَتھ کیٚنٛہہ کرٛایٚٹَیرِیا اَمہِ خٲطرٕ یَتھ ٹورنَمنٹَس منٛز شِرکَت کَرنہٕ خٲطرٕ

اچھا اَکی اَکی گامٕکۍ ہیٚکو أسۍ پٕلَیر أنِتھ اچھا وۅنۍ ؤنِو تُہۍ مےٚ اگر اَسہِ وۅنۍ یہِ زیوٗن یہِ فاینَل تُہۍ کوٗتاہ دِیِو اَسہِ

وِنٛرَس کوٗتاہ چھُ اچھا اچھا بیٚیہِ میڈَل وٮ۪ڈَل یہِ نا دِنہٕ اَتہِ ٹھیٖک ٹھیٖک اَسہِ ؤنۍ تَو یہِ فارم چھا یہِ آنلاینٕے بَرُن کِنہٕ أسۍ ہیٚکو ڈَرٮ۪کٹٕے اوٚتَتھ یُن فارَم بَرنہِ چلو تھٲیو حظ تُہۍ نمبر رٔٹِتھ تہٕ أسۍ کَرو أسۍ کَتہِ تھاوَو ٹیٖم بَنٲوِتھ تہٕ أسۍ یہِ کَرو یِمو تیٚلہِ تۄہہِ نِش أسۍ گِنٛدنٲیِو تُہۍ مَیچ ٹھیٖک چھا چلو چلو شُکریہ